ہیلو ہیلو اہن حظ اصٕل پٲٹھۍ تُہۍ کَم موبایل موبایل اگر تۄہہِ آبس چھُو گوٚمُت اگر تُہۍ شیٚہراوُن چھُو تہٕ اَسہِ چھُ سٔروِس سٮ۪نٛٹَر ییٚتھی پُلوٲم نِشی تہٕ تُہۍ ہیٚکِو اور یِتھ تہِ یا اگر نَے تیٖژ فرست تہِ چھو اگر تُہۍ یژھان چھِو نوٚوُے فون اگر اَنُن اَسہِ نِش چھِ سۄ چایِس تہِ تہٕ اَسہِ چھِ واریاہ فون اٮ۪ویلیبٕل تہِ تُہۍ ؤنِو تۄہہِ کیُتھ گژھِوٕ بجٹ کوٗتاہ چھُو تۄہہِ تہٕ تَمہِ حساب تھاوو أسۍ تۄہہِ فون تہِ وٕچھِتھ اگر تُۍ یژھان چھُو نوٚوُے اَنو اَسہِ حظ چھِ کالٹی سارے لگ بگ یِم تہِ حظ مارکیٹس منٛز یِوان چھِ تُہۍ ؤنِو تۄہہِ کُس چھُو ضوٚرَتھ اوپو تہِ چھُ اَسہِ رٮ۪ڈمی تہِ چھُ اگرَے کانٛہہ بۄڑٕے چھُو چلاوُن سیمسنٛگ یا آی فون تِم تہِ چھِ اَسہِ تُہۍ ؤنِو پنُن کینٛہہ پرٛایز رینج کیٛاہ آسِوٕ تۄہہِ تہٕ تَمہِ حِساب تھاوو أسۍ تۄہہِ فون تہِ وٕچھِتھ اوپوس حظ چھِ یِوان زیادٕ درٛگۍ فون تہِ چھِنہٕ تتھ یِوان کینٛہہ تہٕ تِم چھِ فرٛینٛڈلی بجٹٕے آسان لگ بگ یِہوٚے دَہ ساس پنٛداہ ساس تہِ چھُ سیمسنٛگس منٛز تہِ بنٛنو تۄہہِ یِمَے دَہ پنداہ ساس تُہۍ ؤنِو پنُن بجٹ کیٛاہ چھُو تۄہہِ تَمہِ حِساب تھاوو أسۍ فون تہِ وٕچھِتھ بیٚیہِ اگر ؤنِو کیُتھ فون گوٚژھوُ آسُن کَمہِ ٹایپُک تہٕ پنٛدہن ساسَن تام اگر أسۍ اوپو تھاوو تۄہہِ اوپو چھُ یِوان ویرینٛٹ گُتٕلۍ ٲٹھ اکھ ہَتھ اَٹھووُہ تہِ چھِ یِوان شےٚ اکھ ہَتھ اٹھووُہ تہِ شےٚ اَکھ ہَتھ اٹھووُہ چھُ گژھان تَمہِ کمٕے پنٛداہ ساس کمٕے سُہ گژھِوٕ تۄہہِ یِہوٚے دَہ ساس تام وۄنۍ وٕچھُو پانَے سُہ چھِ شےٚ اَکھ ہَتھ اَٹھووُہ تُہۍ ؤنِو پانَے اگر تۄہہِ ٲٹھ اکھ ہَتھ اٹھووُہ چھُو ضوٚرَتھ بیٚیہِ فایِو جی سُہ گژھِوُ تۄہہِ پنٛداہ ساس یُس شےٚ اکھ ہَتھ اٹھووُہ ۄۄل چھُ سُہ گژھِوُ تۄہہ دَہ ساسٕے فلحال چھُو اَسہِ آز فایِو جی چھُ چلان یہِ چھُ فایِو جی زمانَے تہٕ بہتر گژھِ تُہٕنٛدِ خٲطرٕ سُے پنٛدہن ساسَن ہُنٛد رۄپیَس پانٛژھ ساس اگر علاوٕ تہِ گژھِ تہٕ مگر بہترٕے آسہِ وۄنۍ وٕچھِو تُہۍ پانہٕ کینٛہہ اہن حظ آ اہن حظ آ پنٛداہ ساس اہن حظ آ فیٖچر حظ چھِ تَتھ گُتٕلۍ واریاہ تہٕ اہن حظ آ فیٖچر چھِ تَتھ گُتٕلۍ واریاہ تُہۍ ہیٚکِو پانہٕ تہِ پگاہ یور یِتھ أسۍ چھِ چوکَس منٛزٕے دُکان سٔروِس سٮ۪نٹرٛس لَرِ تُہۍ ہیٚکِو پانہٕ تہِ یہِ نظر دِتھ تہٕ پتہٕ اگر کنسیشَن گژھِ سُہ وٕچھو أسۍ ییٚتھی بٕتھِ کوٗتاہ ژۄداہ ساس یا پنٛداہ ساس سُہ کرو أسۍ بٕتھِ ییٚتھی پتہٕ پُلوامہ چھِ راجپوٗر چوکس أتھی دٔچھُن کُن کٔدلس نِش تَتھ حظ چھِ بوٚڈ موبایل گیلری اَتھ چھِ بوٚڈ بوڈ تہِ یِوان أتھی ہِلال بیکرِیَس لَرِ أتتھی تُہۍ ہیٚکِو تور یِتھ تہِ اہن حظ صُبحَس حظ واتو أسۍ دہہِ بجہِ چھِ أسۍ یَلہٕ گژھان تہٕ دہہِ بجہِ ہیٚکِو تُہۍ تُہۍ ہیٚکِو کَہہِ بجہِ تہِ یِتھ شامَس چھِ اَسہِ آسان لگ بگ یِہوٚے شےٚ ساڑٕ شےٚ تام تَمہِ برٛونٛٹھٕے برٛونٛٹھٕے ییٖزیو وۄنۍ وٕچھِو تُہۍ پانَے پانہٕ کیٛاہ ٹھیٖک باسیو تہٕ اہن حظ آ وۄںۍ وٕچھِو پانس کیٛاہ حِساب ییٖیِو تہٕ وۄںۍ وٕچھِو پانَس کیٛاہ حِساب ییٖوٕ تۄہہِ تہٕ اہن حظ آ اہن حظ وۄنۍ اگر یُن چھُو تۄہہِ پگاہ تہٕ أسۍ تھاو فون وٕچھِتھ تہٕ اہن حظ آ بیٹرٛی تہِ حظ اَصٕل بیٹرٛی بیکپ نیروُس اَصٕل ژوٚوُہ گٲنٛٹہٕ باقٕے وٕچھُو أسۍ پگاہ ییٚتھی تہٕ اگر یُن چھُو پگاہ تہٕ أسۍ تھاوو فون تۄہہِ خٲطرٕ وٕچھِتھ تہٕ باقٕے ڈِسکَس ہٮ۪کو أسۍ ییٚتھی کٔرِتھ پگاہ اہن حظ ٹھیٖک چھِ چلو ٹھیٖک چھِ سُہ حظ وٕچھو أسۍ پگہٕے تہٕ تُہۍ سُہ وٕچھو أسۍ ییٚتھۍ پگاہ تہٕ تُہۍ ہیٚکِو یِتھ تہٕ سُہ گژھِ ییٚتھی ڈِسکَس پتہٕ کیٛاہ کرو کینٛہہ نہٕ حظ چھُنہٕ زیادٕ وٕچھو أسۍ پگہٕے کینٛہہ چھُنہٕ پگہٕے وٕچھو کینٛہہ چھُنہٕ کینٛہہ چھُنہٕ اہن حظ آ چلو کینٛہہ چھُنہٕ چلو ٹھیٖک چھُ چلو تَتٮ۪تھ حظ آسان چھُس لگ بگ بہٕ پگاہ دۄہَے بَے تٔتھۍ چھُس آسان تہٕ تتہِ چھُس بٕے آسان تُہۍ ہیٚکِو یِتھ توٗرۍ پگاہ تہٕ ارسلان چھُ مےٚ ناو ویسے تہٕ اگر نَے بہٕ آسہٕ تہٕ تُہۍ ہیٚکِو مولوٗم تہِ کٔرِتھ چلو ٹھیٖک چھُ چلو ٹھیٖک چھُ کینٛہہ نہٕ حظ چھُ چلو بِہِو تیٚلہِ رۄبس حوالہٕ